اگر أسۍ کتھ کرو أکِس فوٹوگرافہٕ سٕنٛد کٲم سۄ ٲس برٛونٛہہ کالہِ یا آز برٛونٛٹھ دہ ؤری ٲس یا پنٛدہ ؤری ٲس واریاہ زیادٕ کٲم آسان فوٹو گرافرس تِکیٛازِلُکن ٲسۍ نہٕ فون کینٛہہ فوٹوگرافرس اوس پنُن کیمرا آسان سۭتۍ یِم لُک اٮ۪کسکرشن ٲسۍ گژھان باغن منٛز ٲسۍ گژھان اور تِم ٲسۍ فوٹوگرافرس اَتھِ پنُن فوٹو شوٗٹ کرناوان اور فوٹوگرافرن ٲس واریاہ کٲم مگر یوٗتاہ یوٗتاہ ٹایِم بڑیو برٛونٛٹھ کُن آ موبایل فون زن منٛز گٔے زیادٕ اٮ۪ڈوانسمینٹ کیمرا چھِ ہر کُنہِ زیادٕ میگا پکسلٕز چھِ آسان یِمن کیمرا اور یہِ گٔے مطلب سہل گوٚو ہر کٲنٛسہِ آ یہِ یوٗز کرُن اور ہر کانٛہہ چھُ وۄنۍ أز کِس زمانس منٛز پانے فوٹو تُلان تِم چھِ اٮ۪کسکرشن چھِ گژھان یا گرِ آسن یا کُنہِ جایہِ تِم چھِ اِیٖزلی ہٮ۪کان یہِ یوٗز کٔرتھ اور سیٚلفیٖز تُلان فوٹوز تُلان مطلب ییٚمہِ ساتہٕ تِم یژھان تمہِ ساتہٕ لیکن یِم فوٹوگرافر چھِ تِمن ہٕنٛز کٲم گٔے واریاہ کم ییٖژا یہِ ٹٮ۪کنالوجی برٛونٛٹھ آیہِ البتہ یِم عام لُکھ ٲسۍ یِم نہٕ فوٹو شوٗٹ ہٮ۪کہِ ہن کر نٲیتھ کینٛہہ مطلب خرٕچ اوس نہٕ آسان کینٛہہ فوٹوگرافرن خٲطرٕ تٔمن اَتھِ چھُ وۄنۍ آز فون تم ییٚمہِ ساتہٕ یژھن تمہِ تاسہٕ تُلن تِم فوٹو گوٚو عام لُکن خٲطرٕیۄس ٹٮ۪کنالوجی آیہِ فوٹو گرافی منٛز مطلب کیمراہن منٛز عام لُکن خٲطرٕ آو واریاہ آسٲیش تِکیٛازِ اِیٖزلی چھِ تِم ہٮ۪کان فوٹو تُلِتھ مگر یِم فوٹوگرافر چھِ تِمن گٔے واریاہ کٲم کم امہِ سۭتۍ